وَعلیکُم سَلام

آ ؤنِو حظ مکان حظ آ ٹھیٖک چھُ تۄہہِ چھُو ڈِزایِن ضوٚرَتھ اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ تۄہہِ کمہِ ٹایپُک مکان چھُو ضوٚرَتھ ماڈٲرٕن حظ کِنۍ پرٛانہِ ٹایپُک ماڈٲرٕن حظ کُس ڈِزایِن چھُ تۄہہِ ضوٚرَتھ ٹوٗ ڈی حظ کِنۍ تھری ڈِزایِن تھرٛی ڈی ڈِزاین حظ اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ تُہۍ کوٗتاہ زٔمیٖن کوٗتاہ چھُو تُہۍ مَکانَس حظ زٕ کَنال حظ اچھا ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ کٔژن مَلرن پٮ۪ٹھ چھُ بَناوُن اَچھا ٹھیٖک بَجٹ کوٗتاہ چھُو تۄہہِ شیٹھ لَچھ تامَتھ حظ اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ وۄنۍ یہِ تۄہہِ کٔژ سِٹوری چھِ تھاوٕنۍ یہِ بۄنہٕ تہٕ ہیٚرِ اچھا ٹوٗ سِٹوری حظ پٕلَس ہال پٕلَس پَتہٕ چھِ یہِ پَش ٹھیٖک ٹھیٖک اچھا ٹھیٖک تہٕ بیٚیہِ ؤنۍتو مےٚ یہِ تہٕ یہِ تۄہہِ چھُو تھری ڈی ڈِزایِن چھُ تۄہہِ ووٚنمُت تۄہہِ چھُو تھری ڈی ڈِزایِن ضوٚرَتھ ہاں اچھا ٹھیٖک اِنٹیٖرِیر تہِ چھُو بناوُن تۄہہِ تتھ منٛز کِنۍ ڈی ڈِزاینس منٛز کِنۍ تُہۍ چھُو اِٹیٖریر روٚستُے ضورَتھ اِنٹیٖریر تہِ حظ اچھا ٹھیٖک تُہۍ کَمن اَتھِ چھُو کرناون یہِ کنسٹرکٹ مکا أسۍ چھِ کیٛازِ أسۍ چھِ پانہٕ تہِ کَران کنسٹرکشنس منٛز کٲم ییٚتہِ چھِ آرِکِٹٮ۪کچر پٕلس أسۍ کنسٹرکشن کران پانہٕ تہِ اَہن حظ أسۍ چھِ پانہٕ تہِ ہٮ۪کان مکان بنٲیِتھ بَجٹ کوٗتاہ ووٚنوٕ تۄہہِ شیٹھ لَچھ اَچھا ٹھیٖک ٹھیٖک أسۍ وٕچھو بیٚیہِ ؤنۍتو مےٚ کَتھ اَکھ یہِ تۄہہِ چھُو بۄنہٕ کیٛاہ کیٛاہ چھُ تھاوُن تۄہہِ کٔژ بی ایچ کے چھُو تھاوُن تَتہِ بوٚنہٕ چھُو تۄہہِ ہال وال تھاوُن کہِ یہِ لابی وابی اچھا بۄنہٕ حظ کِنۍ ہیٚرِ چھُ ہال تھاوُن تۄہہِ کیٛازِ بہ بۄنہٕ چھُ چھُنہٕ شُم شوٗبن تیوٗتاہ ہال کیٚنٛہہ البتہ ہیٚرِ شوٗبان اَصٕل ہال ترٛیٚمہِ سِٹوری پٮ۪ٹھ یُس وَنان چھُنہ مطلب ترٛیٚیِم پوٚہَر ییٚلہِ ترٛووُکھ مطلب پشَس پٮ۪ٹھ اچھا ٹھیٖک ٹھیٖک اچھا ٹھیٖک ٹھیٖک ٹھیٖک اچھا اچھ اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ بیٚیہِ یہِ بیٚیہِ اَتھ کیٛاہ چھِ وَنان کَمرس سۭتۍ چھُو تھاوُن تۄہہِ یِم اَتھ کیٛاہ چھِ وَنان یہِ واش روٗم تہِ اٹٮ۪چ ہَر کُنہِ اَچھا واش روٗم چھُ تھاوُن اَٹٮ۪چ تۄہہِ اچھا ٹھیٖک بیٚیہِ ؤنِو مےٚ تُہۍ یہِ تۄہہِ چھُو پٮ۪نٛلِنٛگ وٮ۪نلِنٛگ چھُو کَرٕنۍ تۄہہِ مطلب کُنہِ ہالس والس چھِ اَچھا سٲرۍسٕے نہٕ کیٚنٛہہ ہہ أسۍ دِمو تۄہہِ کمپٕلیٖٹ پٮ۪کیج اَتھ منٛز سورٕے کیٚنٛہہ مطلب اَتھ منٛز چھِ یوٗتاہ یوٗتاہ کَوَر گَژھِ ہہ یوٗتاہ تۄہہِ تھوٚمُت چھُ بَجٹ اَتھ منٛز شیٹھ لَچھ رۄپیہِ تِتسی منٛز کَرو أسۍ کَوَر سٲلِم کیٚنٛہہ یوٗتاہ اَسہِ باسہِ أسۍ پکو تَمی حِساب پَکو أسۍ تۄہہِ گَژھیو بہتر اگر تُہۍ سٲنِس آفسَس پٮ۪ٹھ یِیِو نَہ حظ سُہ گَژھیو تۄہہِ وارِیاہ زیادٕ بہتر سٲنِس آفسَس پٮ۪ٹھ یُن تہٕ سُہ چھُ واریاہ اَکھ اَسہِ چھِ کَرننگر آفِس آ آ أسۍ حظ چھِ بَنٲمٕتۍ واریاہ مَکان تہٕ بہٕ سوزو تۄہہِ فوٹو تُہۍ کٔرِو سِلٮ۪کٹ ہُتھ کٔنۍ چھِ گژھان ہُتھ کَنۍ چھِ اَسہِ چھِ آسان بُکلٮ۪ٹٕے برونٛہہ کَنۍ حظ أسۍ چھِ پَتہٕ تمی بُکلٮ۪ٹ حِسابٕے دِوان پتہٕ تۄہہِ مطلب ڈِزایِن تُہۍ کٔرِو کوٗشِش اِنشاء اللہ اگر تۄہہِ ٹایم وایِم یِیو تہٕ تیٚلہِ کٔرۍزیو کوٗشِش تہٕ دُکانسٕے پٮ۪ٹھ چلو چلو اَسلامُ علیکُم